السلام علیکم ورحمتُ اللہ تُہۍ چھِو حظ سٔفیٖنہ ٹیلر دُکان پٮ۪ٹھ حظ کُلگام مےٚ حظ چھُ خانٛدَر حظ پانَس مےٚ اوس یہِ وردن سُوُن اَہن حظ دَپ حظ رٮ۪تھ کھنٛڈ چھُ تُہۍ ؤنِو تۄہہِ کَمہِ ٹایپٕکۍ پَلو بَنا سُوان یہِ حظ چھِو حظ تُہۍ سُوان گَوُن ٹایپ چھُوا تُہۍ بَناوان گاگرا ٹایپ چھُوا تُہۍ بَناوان یہِ پٮ۪نٛٹ ٹایپ چھُوا تُہۍ شَلوار بَناوان ڈِوایڈَر چھُوا تُہۍ بَناوان تُہۍ چھِوا یِم ییٚمہِ قٕسمٕکۍ پَلو بَناوان سُوان چھُوا تُہۍ اَمہِ قٕسمٕکۍ پَلو مےٚ حظ چھُ بوٗزمُت تُہۍ چھُو واریاہ اَصٕل پَلو سُوان تِکیٛازِ اَمہِ حظ مَجبوٗر فون کَرنَس مےٚ دوٚپ خراب تہِ گژھن نہٕ گژھٕنۍ کینٛہہ پَلو تُہۍ ؤنِو مےٚ حظ أسۍ حظ چھِ روزان ییٚتی حظ کُل کُلگامَے چھِ أسۍ تہِ روزان ہُہ نہٕ حظ مےٚ حظ بوٗز تُہۍ چھُو واریاہ زیادٕ مٔہشوٗر اَمی حظ کوٚر بہٕ تۄہہِ تُہۍ ؤنۍتو مےٚ أکِس فِراک شَلوارَس کیٛاہ چھُو تُہۍ ہٮ۪وان ریٹ سِمپٕل فِراک شَلوارَس کوٗتاہ چھُو ہٮ۪وان گاگرا ٹایپ فِراک شَلوارَس کوٗتاہ چھُو ہٮ۪وان تُہۍ سِمپٕلَس کوٗتاہ تُہۍ ہٮ۪وان اَہن حظ ٹھیٖک حظ ٹھیٖک ٹھیٖک حظ تُہۍ ؤنۍتو مےٚ حظ أسۍ کر اَنو تیٚلہِ یہِ وَردَن اور اَہن حظ یہِ گژھِ ٹایمَس پٮ۪ٹھ یُن سُونہٕ تہٕ یہِ گژھِ تُہۍ ؤنِو حظ مُکَمل اٮ۪ڈرٮ۪س کَتٮ۪ن چھِ یُن برابر اٮ۪ڈرٮ۪س ؤنِو تُہۍ کَتٮ۪ن چھِ یُن أسۍ حظ یِمو تیٚلہِ توٗرۍ کٲلۍکٮ۪تھ اَہن حظ اَہن حظ چلو حظ چلو حظ ٹھیٖک چھُ شُکرِیہ شُکرِیہ شُکرِیہ جِناب اَلسلام علیکُم وعلیکُم اَلسلام